سٲنِس ایریاہَس مَنٛز ییٚمہِ تہِ سکوٗلٕز چھِ تِم چھِ گامنٹس سُکوٗلٕز تہٕ سَرکٲری سُکوٗلٕز تہٕ بیٚیہِ چھِ پرایویٹ سکوٗلٕز گامینٹہٕ سکوٗلَس مَنٛز چھِ واریاہ زیادٕ مَطلَب فیسَلٹِیٖز آسان ایویلیٚبٕل أکِس سٹوڈَنٹَس خٲطرٕ تَتہِ چھِ تِمَن فری مِڈ ڈے میٖل تہِ دِوان پلینٛگ سِسٹَم تہِ چھُ واریاہ زیادٕ آسان ہَر کانٛہہ فیسَلٹِی چھِکھ مَطلَب ایویلیٚبٕل تھاوان اَگَر أسۍ پرایویٹ سیٚکٹَرَس مَنٛز اَگَر أسۍ ییٚتہِ تہِ وٕچھو تِمَن چھِ دِوان ایجوکیشَن واریاہ زیادٕ اَصل دِوان مارںِنٛگ ایٚسَمبلی ڈِسِپٕلٕن اتہِ چھُ آسان تِمَن مَطلَب واریاہ زیادٕ اَصل تہٕ سٲنِس ایریاہَس مَنٛز تہِ چھُ مَطلَب یِم گامینٹ سکوٗلَس مَنٛز تِمَن مَنٛز چھِ یِم چیٖز سٲری یِوان لَبنہٕ وَ اَگَر أسۍ مَطلَب پرایویٹ سکوٗلَن مَنٛز تہِ چھِ اَگَر أسۍ پرایویٹ سکوٗلَن مَنٛز تِمَن مَنٛز تہِ چھُ مَطلَب یہِ چھُ یِوان اِمے چیٖز یِوان لَبنہٕ مَطلَب اَلبَتہ تمَن مَنٛز چھُنہٕ مِڈ ڈے میٖل یِوان مَطلَب یہِ دِنہٕ کِہیٖنۍ تِمَن چھِ پیٚوان پانے بُکٕس اَنٕنۍ گامینٹ سکوٗلَس مَنٛز چھِ تِمَن اورے بُکٕس دِوان اَلبَتہ پرایویٹ سکوٗلَن مَنٛز چھِ تِمَن پیٚوان بُکٕس اورے اَننہِ فیٖس پیٚوان دیُن فی ریتہٕ پیٚوان فیٖس دیُن بیٚیہِ چھُ نہٕ مِڈ ڈے میٖل تہِ نہٕ آسان کِہِیٖنۍ بیٚیہِ چھُکھ آسان فِی تہِ آسان واریاہ زیادٕ اَلبَتہ ایٚجوکیشَن چھِ آسان مَطلَب تَتہِ واریاہ زیادٕ أکِس سٹوڈنٹس بیٚیہِ چھُ آسان ڈِسِپلٕن تَتہِ واریاہ زیادٕ اَصل أسۍ چھِ مَطلَب أکِس گامَس مَنٛز چھِ آسان چیٖز مَطلَب سکوٗل تہٕ چھِ اَصل پرایویٹ تہِ چھُ اَصل سکوٗل مَگَر اکھ گٔے ہایَر ایٚجُوکیشَن اِنسان بٔڑ مَطلَب اِنسان ییٚلہِ ییٚژھِ کینٛہہ پَننہِ زِندَگی مَنٛز کَرُن تہٕ سُہ چھُ مَطلَب گَژھان سِٹِیَن مَنٛز بَجہِ سِٹِی مَنٛز کینٛہہ حٲصِل کَرنہٕ خٲطرٕ اَگَر اَسہِ مَطلَب پریٚفَر کَرَو أسۍ کَرَو پریٚفَر کہِ سُہ اَگَر اَسہِ مَطلَب پریٚفَر پیٚیہِ کَرُن کُنہِ جایہِ گَژھُن تہٕ أسۍ گَژھو بَجن بَجَن جایَن